یِمہٕ دَہہِ پٮ۪ٹھ دَہَن لَچھَن تام نمبر چھِ تِم چھِ کہہ بہہ تُرٛواہ ژۄداہ پَنٛداہ یِم ٲسۍ تِم پانٛژھ نم